السلام علیکم ورحمتہ اللہ وبرکاتہُ آزٕ ونہو تۄہہِ بہٕ پنٕنۍ ہابی یِم مےٚ پسنٛد چھِ یِمن منٛز مےٚ انٹرشٹ چھُ کامہِ بغٲر میٲنۍ اکھ ہابی چھِ ریٖڈنٛگ بُکٕس مےٚ چھُ واریاہ شوکھ کِتاب پرنُک بہٕ چھُس قسمٕکۍ کِتاب انان تہٕ تِم چھُس پران مےٚ چھِ آز تام واریاہ کِتاب پٔرمٕژ تہٕ سمجمٕژ بیاکھ ہابی چھِ میٲنۍ یتھ پٲٹھۍ بہٕ چھُس گنٛدان کِر بہٕ چھُس بہٕ چھُس فٹ بال گنٛدان والی بال چھُس گنٛدان بییٚہِ چھُس امہِ علاوٕ سایکٕلنٛگ تہِ کران سایکٕلنٛگ اوس مےٚ لکچٲر پٮ۪ٹھے واریاہ پسنٛد تمہِ سۭتۍ چھُ زنٛگن واش نیران تہٕ انسان سُنٛد خون چھُ اورٕ یورٕ دورٕ کران تہٕ انسان چھُ فِٹ روزان مےٚ چھِ واریاہ ہابی وۄنۍ ونہو تۄہہِ بہٕ بییٚہِ اکھ زٕ ہابی